ہٮ۪لو اَسَلامُ علیکُم وعلیکم اَسَلام چھُو حظ ٹھیٖک الحمدُ اللہ ٹھیٖک تُہۍ چھُو حظ یہِ بُک شاپ آنَر تُہۍ چھُوا بُک کٕنان ٹھیٖک چھُ اَسہِ حظ بُکہٕ کیٚنٛہہ ضُروٗرت تہٕ بہٕ وَنہو تۄہہِ بُکہٕ تُہۍ ؤ ؤنۍزیو مےٚ تۄہہِ کۄس کۄس چھُ یِمو منٛز ایولیبٕل ٹھیٖک چھا منٛز آ تُہۍ ؤنۍتو یہِ تُہۍ ؤنۍتو اَسہِ یِم اولڈ اٮ۪ن سی آر ٹی ضُروٗرَت اِلٮ۪ونتھٕ ٹُوٮ۪لتھٕ اَکھ چھِ اَسہِ فِزِیٖکٕس کیمِسٹِری ضُروٗرَتھ اولڈٕ اٮ۪ن سی آر ٹی اِلٮ۪ونتھٕ تہٕ ٹُوٮ۪لتھس تہِ چھِ یِہوٚے فزِیٖکِس کیٚمِسٹرٛی مگر اولڈ اٮ۪ن سی آر ٹی نِو ؤرجَن چھُنہٕ کیٚنٛہہ تۄہہِ چھُو حظ یہِ اولڈ ؤرجَن اَتہِ ایویلیبل سٮ۪کَنٛڈ ہینڈ بُکٕس اچھا ٹھیٖک تِمَن چھِ حظ یہِ تُہۍ چھُو حظ تِمَن ڈِسکاونٛٹ کران کیٚنٛہہ تیٚلہِ یِم سٮ۪کنٛڈ ہینٛڈ آسَن کٔژ پٔرسنٛٹ چھُو تۄہہِ لگ بگ تِمن ڈِسکاوُنٛٹ کران اہن حظ تہِ چھُ پوٚزُے مگر یہِ یہِ کیٛاہ وَنان یتھ چھےٚ یِم چھِنہٕ یوٗز گمژٕ مگر یِم مَہ ژیٚنِمٕژ ویٚنِمٕژ ما چھِ زیادٕ اچھا چلو ٹھیٖک حظ چھُ تیٚلہِ تہٕ دۄنؤنی کٕلاسَن خٲطرٕ چھا اِلٮ۪ونتھٕ تہٕ ٹُوٮ۪لتھٕ تہِ دۄنؤنی کٕلاسَن خٲطرٕ چھا یِم اِلٮ۪ونتھٕچ ٹھیٖک ٹھیٖک بیٚیہِ ؤنۍتو یہِ تۄہہِ چھُو حظ یِم نوٹ سِٹٕکٕز چھا اَتہِ تۄہہِ کیٚنٛہہ ایولیبل بیٚیہِ ٲسۍ مےٚ تِم تہِ ضُروٗرت ٹھیٖک ٹھیٖک تہٕ بیٚیہِ حظ ہُم بُک چھُوا تُہۍ تھاوان یِم اکھ گٔے یِم اٮ۪ن سی آر ٹی علاوٕ چھُوا تۄہہِ ہُم بُکہٕ تہِ آسان یِمو کَمپِٹیٚٹِو اٮ۪کزامو خٲطرٕ تہِ چلو چلو ٹھیٖک حظ چھُ یہِ تۄہہِ چھُو حظ شاپ آسان پہ مطلب ٹُوَنٹی فور اِنٹوٗ سٮ۪وَن کیٛاہ کانٛہہ دۄہ چھِ آسان برٛیک تۄہہِ چلو آ آ أسۍ حظ چھِ نزدیٖکٕے تہٕ یہِ أسۍ کَرہو تۄہہِ یہِ پَنُن اٮ۪ڈرس پتہٕ سٮ۪نٛڈ تیٚلہِ ہٮ۪کو پتہٕ أسۍ یَتھ منٛز وٹٕس اٮ۪پس پٮ۪ٹھ کرہو بہٕ تۄہہِ پنُن اٮ۪ڈرس سٮ۪نٛڈ پنُن لوکیٚشن تُہۍ ہیٚکِو تیٚلہِ مےٚ ہوم ڈیٚلؤری تہِ کٔرِتھ أسۍ کرہو تۄہہِ پیٚمٮ۪نٛٹ پتہٕ ٹھیٖک چھِ حظ آ بہٕ وَنہو تۄہہِ بُک لِسٹ تہِ کَرٕ بہٕ سٮ۪نٛڈ کیٛاہ کیٛاہ چھُ اَسہِ ضُروٗرت تُہۍ ؤنۍزیو مےٚ اورٕ پیٚمٮ۪نٛٹ رِسٮ۪پٹہٕ سوٗزِو تُہۍ تہٕ پتہٕ کٔرِو تُہۍ یہِ آن لاینٕے ہوم ڈیٚلؤری کٔرِو تیٚلہِ تُہۍ چلو ٹھیٖک حظ چھُ ٹھیٖک چھُ اَدٕ حظ اَسلامُ علیکُم